اگر بہٕ کتھ کرٕ ٹیورشٹ سُپاٹن ہٕنٛز گوڈٕنچی اگر بہٕ کتھ کرٕ سُہ گٔے ڈل لیک دۄیم پہلگام تریٚم گٔے گُلمرگ ژورم اگر بہٕ کتھ کرٕ بہٕ نمہٕ دوٗد پتھری تہٕ اگر بہِ کتھ کرٕ ڈل لیکٕچ ڈل لیک نمن بہٕ واریاہ زیادٕ اگر مےٚ کانٛہہ آسہِ گیٚشٹ نیُن تور واریاہ زیادٕ اصٕل پاٹھۍ کیازِ تتہِ گژھن تم شکارا رایڑِ کھسن تِم تم گژھن تتہِ چار چنارِ تہٕ واریاہ زیادٕ خۄش گژھن سُہ چھِ اکھ خوشوٕنۍ جاے اگر پہلگامٕچ کتھ کرو پہلگامُک آب پہلگامُک جنگل واریاہ زیادٕ واریاہ واریاہ زیادٕ اصٕل تتیُک نیچر تم کرن ٹیورشٹ واریاہ زیادٕ یُس مےٚ آسہِ گیشٹ ٹیورشٹ سُہ کرٕ تتہِ واریاہ زیادٕ ایٚنجاے اگر بہٕ کتھ کرٕ پتہٕ سۄنہٕ مرگٕچ بہٕ نم پنُن ٹیورشٹ بہِ نمن سُہ تور تہِ کیاز تتہِ چھُ شین آسان یم نٮ۪برٕم ٹیورشٹ یور کشیر منٛز چھِ یِوان تمو چھُنہٕ آسان واریاہ زیادٕ شیٖن وُچھمُت کیٚنٛہہ شیٖن چھِنہٕ تمن وُچھمُتٕے آسان کیٚنٛہہ تہٕ اگر بہٕ تِم تور نمن تِم چھ تتہِ شیٖن وُچھان تِم چھ واریاہ زیادٕ خۄش گژھان بیٚیہِ اگر بہٕ گُلمرگہِ کتھ کر گُلمرگ نمن بہٕ تِم تِم کرن تتہِ ہارس رایڑ ہارس رایڑس پٮ۪ٹھ یو یوان تِمن واریاہ زیادٕ مزٕ تِم کرن تتہِ ایٚنجاے امے نمہٕ بہٕ تِمن یِمن یِمن سُپارٹن پٮ۪ٹھ